السلام علیکُم اَگر أسۍ وُچھو سانِس ڈِسٹرک کُلگامُک ہاسپِٹَل یُس چھُ اۭں تَتہِ کٕم ہیٚلٕتھ کِیر فیسَلٹیٖز چھِ تَتہِ کٕم سٔروِسِز چھِ ایٚولیبٕل پیشَنٹَن ہِنٛدۍ خٲطرٕ یُس اۭں ڈِسٹرک کُلگامُک ہاسپِٹَل چھُ سُہ چھُ واریاہ رُت واریاہ ہایجیٖن آسان تَتہِ چھِ واریاہ رٕژٕ فیسَلٹیٖز چھِ تَتہِ اۭں تَتہِ چھِ لُکَن یِوان فَراہَم کرنہٕ ہَر کُنہِ قسمُک مدد تہٕ اَگر أسۍ گۄڈٕے وُچھو تَتِکۍ واڑٕس یِم چھِ تِم چھِ واریاہ کٕلیٖن آسان نیٖٹ آسان تہٕ سیٚکشَن یِم چھِ تِم تہِ چھِ آسان مطلب واریاہ اَصٕل تَتہِ چھِنہٕ گِنٛدگی چھےٚ نہٕ تَتہِ کیٚنٛہہ یا اَگر أکِس پیشَنٹَس چھُ بیٚڈ ضروٗرت سُہ چھُ آسان چِیر چھُ ضروٗرت سُہ چھُ ایٚولیبٕل سِٹاک یُس چھُ آسان روٗمَن منٛز مطلب کانٛہہ چیٖز یُس مطلب پیشَنٹَس چھُ لَگان یِم ضروٗرت تِم چھِ تِم مطلب فُل فِل کران تِم تٔمِس أکِس پیشَنٹَس چھُ یِوان بَرپوٗر مدد کرنہٕ اَتھ ڈِسٹرک ہاسپِٹَلَس منٛز اَتہِ چھِ ایٚولیبٕلٹی آف میڈِسٕنَل ڈیگٕناسٹِک چھُ اَدر فیسلٹیٖز چھےٚ ایٚولیبٕل اَتھ ہاسپِٹلَس منٛز سٔروِس چھےٚ یِوان پرو یہِ فَراہَم کرنہٕ أکِس پیشَنٹَس تہٕ اَتہِ چھُ واریاہ رٕژ کَمپٕلیٹ ہایجیٖن نہ کہِ ہاسپِٹلَس اَندرٕے ہوت بٔلکہِ چھِ اَتھ أنٛدۍ پٔکۍ تہِ واریاہ رُت ہایجیٖن تہٕ یہِ چھُ کران اَسہِ فَراہَم گَٹر میٚڈِکٕلۍ کِیر تہٕ اَگر أسۍ وُچھو اَتہِ کٕم کٕم ڈاکٹر چھِ مطلب اَتہِ چھُ واریاہ رُت ٹریٖٹمینٹ یِوان کرنہٕ پرٮ۪تھ کٲنسہِ پیشَنٹَس اَتہِ چھُ ڈاکٹر دِلاوَر کَنسَلٹَنٹ آپتھومالجِسٹ بیٚیہِ چھُ ڈاکٹر تُفیل یُس کَنسَلٹنٹ سٔرجَن چھُ بییٚہِ چھُ ڈَاکٹر مُبارِک یُس فِزِشَن چھُ بیٚیہِ چھُ ڈاکٹر جَہانٛگیٖر یُس پیڈیمیٹرِک چھُ تہٕ اَگر أسۍ وۄنۍ وُچھو کووِڈَس دوران مطلب کُیُتھ ٹریٖٹ آو اَتہِ لُکَن سۭتۍ کرنہٕ کُس ٹریٖٹ آو اَتہِ پیشَنٹَن سۭتۍ کرنہٕ سُہ چھُ یِتھ پٲٹھۍ اَتہِ اوس آکسیٖجَن ایٚولیبٕل یِمن مطلب پیشَنٹَس اوس آکسیٖجَن ایٚولیبٕلٹی تِم رُکیرمیٚنٹٕس ٲسۍ یِوان دِنہٕ یِم کووِڈَس دوران ضروٗرت أسۍ آسان کووِڈ فیسلٹیٖز آسہٕ تہٕ یِم یِم کووِڈ نَیِنٹیٖن پیشَنٹٕس ٲسۍ آیۍ سی یو وس منٛز تِمن ٲسۍ ویٚنٹِلیٹر یِوان دِنہٕ تِمن اوس نہٕ کانٛہہ دِکَت گژھان کیٚنٛہہ مَگر اَگر أسۍ لاسٹَس پٮ۪ٹھ وُچھو اَتِچ مطلب یُس اَتیُک سِٹاف اوس نہ کہِ سِٹافٕے یوت اَمِچ سِکیورٹی ٲس سۄ ٲس ہاسپِٹلٕچ تِم ٲسۍ سٲری ٹُونٹی فور سیٚوَن کٲم کران تِمو نِبوو پَنُن مطلب زِمہٕ دٲری سان کوٚر تِمو یہِ فَرٕض اَدا تہٕ اَتِچ فَنکشَن یۄس کامہِ ہنٛز ٲسۍ سۄ تھٲو تِمو بڑٕ سُموٗتھ طٔریٖقَس منٛز تہٕ تِمو کٔر ہَر کانٛہہ سۄ کوٗشِش یۄس تِمن تانۍ ٲس یۄس سۄ تِمو ہٮ۪چۍ کٔرِتھ تہٕ لُکَن مدد کرنہٕ خٲطرٕ تہٕ تَتہِ ٲسۍ یِوان مطلب أکِس عام اِنسانَس اوس یِوان سِکِیورٹی اَگر سُہ پیشَنٹَس سۭتۍ آسہِ ہا تٔمِس اوس یِوان سُہ اوس یِوان سِکیور کرنہٕ پروٹیٚکٹ کرنہٕ تٔمِس ٲسۍ یِوان باضٲبطہٕ پٲٹھۍ ماسٕکۍ دِنہٕ کوٹ لاگنہٕ گٕلووٕز دِنہٕ تہٕ پیشَنٹ اوسُس آسان ٲستھٕے یِم فیسَلٹیٖز آسہٕ پرووایڈ گژھان ڈِسٹرک ہاسپِٹَل کُلگامَس